السلام عليكم ورحمة الله وبركاته ییٚلہِ ہسا أسۍ برٛونٛٹھ ٹرٛیکنٛگ ٲسۍ گژھان تور نہ حظ اوس زیادٕ رو زو کینٛہہ تور ٲسۍ واریاہ کم خلق گژھان بالن پٮ۪ٹھ چھِ واریاہ کم گژھان یپٲرۍ ٹرٛیکنٛگ چھِ گژھان تورٕ حظ چھِ آسان ماحول واریاہ صاف یِم موم جام ووم جام چھِنہٕ آسان زیادٕ کینٛہہ ماحول چھ آسان صافر تہٕ سُترٕ مگر وۄنۍ أزۍ کِس زمانس منٛز حچس چھِ وۄنۍ گژھان واریاہ وۄنۍ گوٚو یہِ واریاہ اُکُن تہٕ وۄنۍ چھِ واریاہ خلق گژھان مگر تتہِ ژھنان یہِ تتہِ رنن ونن سُہ ژھۄٹھ وۄٹھ ژھنان ترٛٲیِتھ أمہِ سۭتۍ ہسا چھُ واریاہ ماحول گژھان خراب مگر بہٕ ونہٕ یہِ اکھ کتھ اگر أسۍ آسہِ کینٛہہ موم جام وۄم جام تتھ ہسا دِمو أسۍ نار تٔتھۍ سۭتۍ کرہون ختٕم ماحول تھاوو صاف نتہٕ کرو کٲم نتہٕ کھنو کھۄڑ کھۄڑس منٛز تراوو پٮ۪ٹھٕ ژھنہٕ ہوس میژ سہ ہسا گژھِ صاف امہِ سۭتۍ روزِ سون یہِ ماحول تہِ صاف اٮ۪نوارمنٹ صاف بیٚیہِ یِم ٹرٛیکنٛگ سایٹ آسَن یِم روزَن صاف تہٕ شفات امہِ سۭتۍ چھ اسہِ تہِ فٲیِدٕ یِم تور گژھَن تِمن تہِ فٲیِدٕ امہِ سۭتۍ ہسا چھِ اٮ۪ٹریکشن گژھان زیادٕ اُکُنتھ باقٕے دپہٕ بہٕ بیٛاکھ کتھ یِم تہِ یِم سایٹ چھِ آسان یِم ٲسِو تھاوان صاف تہٕ سُترٕ ینہٕ ہسا أسۍ گٔے تٔمۍ دۄہ نہٕ ہسا اوس اسہِ تتہِ آسان کہیٖنۍ سُہ اوس صاف تہٕ سُترٕ تٔمۍ دۄہ ٲسۍ نہٕ زیادٕ خلق گژھان تور کینٛہہ مگر وۄنۍ چھِ گژھان تور واریاہ خلق تِکیٛازِ وۄنۍ لوٚگ تُکنُے زیادٕ رو زو مگر اٮ۪نوارمنٹ چھِنہٕ تھاوان صاف کانٛہہ بہٕ دپ وۄنۍ یی کتھ اٮ۪نوارمنٹ تھٲیِو صاف ماحول تھٲیِو صاف تہٕ شفات